تُہۍ کیاہ سا چھِو سونچان پَنُن مطلب پَنُن بِگیسٹ وَنو أسۍ بوٚڑ تہٕ بیٚیہِ کیاہ چھِو تُہۍ سونچان پَنٕنۍ مضبوٗطی ہنز تہٕ ویٖکنیسٔچ اَگر ہسا أسۍ کَتھ کرو أکِس گۄڑٕنیتھ نِمہٕ ہون أسۍ اٮ۪کزامپٔل اکھ اِنسانٕے اَگر ہسا کانہہ اِنسان چھُ تھِن آسان کانہہ اِنسان چھُ زٲیُل آسان تٔمِس ہسا چھُ تَتھ گۄڈٕنیتھ ہسا چھُ تٔمِس تَتھ زٲیُل آسنَس پٮ۪ٹھ پروبلِم گژھان بہٕ کیازِ چھُ یُتھ تِکیازِ سٲری چھِ لُکھ چھِ کَرٲنی ٹونٹ ضروری ہے وٕچھِو یہِ زٲیُل أمِس چھُنہٕ صحتے یہِ چھُ تھوڑا کۄپٲٹھۍ گژھان ہُہ چھُنہٕ یہِ چھُنہٕ پَتہٕ اَگر أسۍ نَمَو پَنٕنہِ ویٖکنیس کَمزوٗریات أکِس اِنسانَس منٛز ہسا چھِ واریاہ زیادٕ کَمزوٗریت اِنسان کَمزوٗری آسان پرٮ۪تھ کانہہ اِنسانٕے نسا چھُنہٕ سٔٹرونگ تہٕ پرٮ۪تھ کٲنسہِ اِنسانَس منٛز نسا چھےٚ نہٕ سٔٹرَنگٔتھ یِوان پانٕے کِہینۍ تہِ تہٕ یُس ہسا أکِس اِنسانَس منٛز یہِ بَڑاپَن آسان چھُ اَگر ہسا أسۍ کَتھ کرو بِگیسٹ بَڑاپَن ؤنکیٚس چھُ کانہہ آی اے ایس آفِسر چھُ آسان تٔمۍ ہسا چھُ آسان عُمری یہِ پَنُن پان پِسمُت مطلب ییٖژاہ محنت کٔرمٕژ کہِ پَنُن پان اَتھ لایَق بَناونَس وۄنۍ اَگر کیٚنہہ نِمہوکھ یِم پَران چھِ لیکِن پَرنَس منٛز چھُنہٕ تِمن مُکَمَل دیان آسان کِہینۍ تہِ واریاہ زیادٕ کَمزوٗری چھِ تِمن منٛز آسان تہٕ تِمن اِنسانن منٛز ہسا چھُ ضروٗری یہِ کَمزوٗری آسان أسۍ ہسا چھِ یِہوے مطلب سون ہسا چھُ یِہوے بوٚڑ سونچ تہٕ بیٚیہِ ہسا چھِ سٲنۍ أکِس اِنسانَس ہسا بَنہِ تیلے سٔٹرنگٔتھ تِکیازِ دَپان ہاڈ ؤرکہٕ وَرٲے ہسا چھُنہٕ اِنسانَس کِہینۍ تہِ أکِس اِنسانَس خٲطرٕ ہسا چھُ ہاڈ ؤرٕک آسان ضروٗری کَرٕنۍ أتی ہسا چھُ اکھ اِنسان مضبوٗط گژھان